رعیٖس صٲب میون مقصد چھُ زِ کہِ بہٕ گوٚژھُس اَکھ بوٚڈ آیۍ اے ایس آفسَر بَنُن تَمہِ خٲطرٕ حظ چھُس بہٕ اَز تِہ مطلب واریاہ محنَت کَران مَطلب بہٕ چُھس اَز حَدٕ کھۄتہٕ زیادٕ محنَت کَران تَمہِ خٲطرٕ کیازِکِہ یُس بہٕ حالات چھُس وٕچھان آس پاس مَطلب پنٛنِس ضِلعَس منٛز یُس بہٕ حالات چھُس وچھان یا نٮ۪بَر درٛاوُس بہٕ پانٛژھ شَے وِلہِ حظ ییٚتِہ حظ مےٚ تِہ حالات وٕچھۍ کیازِکِہ بہٕ چھُس وٕچھان لُکھ چھ واریاہ مَطلب تِم چھِ تِمَن چھِ مُشکِل گَژھان واریاہ مَطلب زِنٛدٕگی منٛز پَنٕںۍ زنٛدٕگی سنٛوارنَس منٛز واریاہ مُشکِل گَژھان لۄکٕٹۍ شُرۍ چھُ سکھ بہٕ وٕچھان مِثال کے طور پر أڈۍ چھِ یَژھان مِثال تِمَن چھِ نہٕ آسان روزگار چھُکھ نہٕ آسان یا پٲنٛسہٕ چھِکھ نہٕ آسان تِتھ پٲٹھۍ تِم تہِ چھِ یَژھان کینٛہہ بٕڈۍ مُلٲزِم بَنٕنۍ کیازِکِہ اَگر مےٚ اَکِہ وِلہِ میون خاب گوٚو پوٗرٕ بہٕ کَرٕ ہا مَطلب یِم غٔریٖب طبقہٕ چھِ مثال کے طور پر سٲنِس ضِلعَس منٛز بہٕ کَرٕہا تِمَن واریاہ مَدد یا مطلب کانٛہہ چھُ ضُروٗرَت منٛد آسان کُنہِ جایہِ چھنہٕ مِثال کے طور پر اَصٕل پٲٹھۍ مطلب سڑکہٕ چھنہٕ کُنہِ جایِہ رٕژ آسان مطلب آب چھِ نہٕ آبٕچ فیسَلٹی چھِ نہٕ اَصٕل پٲٹھۍ آسان واریاہ واریاہ چیٖز چھِ مطلب لُکَن غٔریٖبَن چھُ پٮ۪وان واریاہ سَفَر کَرُن مطلب بہٕ کَرٕہا دِلو جان سان مطلب تِمَن خٔدمَت بیٚیہِ تہِ اَگر مےٚ ییٖژا تہِ یہِ مطلب مےٚ نِش مطلب لُکھ مطلب کٲنٛسہِ شِکایَت آسہِ مطلب غلط کینٛہہ کٲم بہٕ رُکاوَکھ مطلب لۄکٕٹۍ شُرۍ چھِ اَز واریاہ مُبتلا گٲمٕتۍ مطلب غلط چیٖزن کُن تِم تِم رُکاوہاکھ بہٕ تیٚلِہ مطلب پانہٕ کَرٕہا بہٕ محنت میون خاب گوٚژھ خۄداے کَرُن پوٗرٕ اَکِہ وِلہِ بَس